ہیٚلو السَّلامُ علیکم ؤنو مےٚ حظ اوس ڈِپریٚشن تَوے مےٚ حظ چھُ تھوڑا ہاٹس ڈِپریٚشن بہٕ حظ چھس وَتھان مےٚ چھِ باسان دَگ بہٕ چھس ودان آسان پَتہٕ نَہ حظ بیٚیہِ چھُم تھوڑا یہِ میادس آسان واریاہ واریاہ زیادٕ دَگ یہِ حظ گوٚو اوترٔےٚ پٮ۪ٹھ نَہ حظ نَہ حظ نَہ حظ نَہ حظ بَس دَگ ٲسٕس ڈَنجہِ مےٚ چھَنہٕ پَیٚیِی مےٚ کیاہ گوٚو اہن حظ یہِ حظ گوٚو اچانک نَہ حظ نَہ مےٚ چھُنہٕ کہیٖنۍ نَہ حظ نَہ بہٕ حظ أسٕس نہٕ نِوان نَہ حظ نَہ اہن حظ اہن حظ اَدٕ حظ ڈاکٹر صٲب ٹھیٖک حظ ٹھیٖک حظ چھُ ڈاکٹر صٲب شکریہ شکریہ ڈاکٹر صٲب تُہنٛد ٹھیٖک حظ ادٕ حظ ادٕ حظ شکریہ ڈاکٹر صٲب شکریہ شکریہ اَدٕ حظ بہیٚو حظ